اَلسلامُ علیکُم وعلیکُم سلام ہا ں جی اَتھ کیٛاہ کَرُن او کے او کے آ ہے آ ییٚتہِ چھُ اَسہِ سورُے ایٚویلیبُل تۄہہِ کیٛاہ کیٛاہ چھُو کَرُن اَچھا تۄہہِ کیٛاہ کیٛاہ چھُو کَرُن تَتھ منٛز تَتھ منٛز چھُ پٮ۪ڈیکِیر چھُ یِوان اَتھ منٛز چھِ یِوان فیشَل چھِ یِوان اَتھ منٛز چھِ یِوان آ مَستَس چھِ کَران ترٛٮ۪ن رٮ۪تَن ٹرٛیٖٹمٮ۪نٹ چھِ یِوان سموٗدِنٛگ چھِ یِوان یِمَو منٛز کیٛاہ چھُو تۄہہِ کَرُن مَستَس ٹرٛمِنٛگ چھِ یِوان فیشَل کُس چھُو تۄہہِ کَرُن ہُدا والٮ۪ن ہُنٛد چھُوا کَرُن کِنہٕ توہہِ چھُو کَرُن ڈِٹین چھُوا کَرُن کُس ہیٛوٗ چھُو کَرُن تۄہہِ اَتھ منٛز چھِ اَسہِ بَجہِ بَجہِ پیکیجہٕ یہِ چھُ گژھان ڈِٹین گژھوٕ تۄہہِ پَنٛژٕہَن ساسَن تام نہَ نہَ اَمہِ کھۄتہٕ کَم ہٮ۪کہِ نہٕ گٔژھِتھ کِہیٖنۍ تہِ یہِ تھوٚو اَسہِ یہِ چھُ اَسہِ اَز پیکیج یہِ چھِ اَسہِ اَمہِ موجوٗب تھوٚمُت کیٛازِ کہِ بٔرتھ ڈےٚ اوس گانٛدھی جِیُن تٔمی کِنۍ چھِ اَسہِ تھٲومٕژ یہِ پیکیج یہِ فرٛی تھوٚمُت تَوَے چھُ گژھان فایِو تھاوزَنٛٹ منٛز نَتہٕ چھِنہٕ أسی یِم برٛایڈ چھِ آسان برایڈنن چھِنہٕ أسۍ دِوان یوٗتاہ سَستہٕ پیکیج کیٚنٛہہ نَو فیشلس منٛز چھُو اَکُے دۄہ لَگان مگر لَگو فُل ترٛےٚ گنٛٹہٕ لَگنَو تۄہہِ اَتھ سۭتۍ فیشلس سۭتی چھِ ترٛےٚ گنٛٹہٕ لَگان سُہ گژھِ ڈِٹین فیشل چھُ ترٛٮ۪ن گنٛٹَن منٛز گژھان مَستَس لَگنَو مہنٛدی ہُنٛد آرٹِسٹہٕ لَگہِ تۄہہِ تٔمِس تہِ لَگَن تۄہہِ چھُو فُل فُل یِمَن نَرٮ۪ن تامتھ کَرُن فُل نَرٮ۪ن تہٕ بیٚیہِ یہِ کۅٹھٮ۪ن تامَتھ لاگٕنۍ کھۅرَن مٲنٛز تَتھ منٛز چھُو تۄہہِ مٲنٛز گژھو تۄہہِ ترٛٮ۪ن ساسَن سُموٗدِنٛگ آفَر تہِ چھِ اَسہِ تۄہہِ چھُوٕ یِمہٕ ڈِز ہاے لایٹٕس تہِ ترٛاوٕنۍ مستَس آ اگر تۄہہِ ہاے لایٹٕس آسٕنَو تیٚلہِ چھُ سون پیکیج چھُ ؤنکٮ۪ن یہِ چھُ پَنٛدٕہَن ساسَن ہُنٛد بیٚیہِ چھِ اَسہِ وُچھِنۍ اَتھ منٛز مَستٕچ لینگٕتھ کیٛاہ چھِ تۄہہِ کیٛاہ چھَو لینگٕتھ مَس لانٛگ لینگٕتھَس چھِ واریاہ لَگان اَتھ چھِ پَنٛداہَو ساسَو کم گژھِ نہٕ اَتھ تیٚلہِ کیٚنٛہہ کیٛازِ کہِ یَس لانٛگ لینگٕتھ آسہِ تَتھ چھِ پَنٛد تَتھ منٛز چھِ أسۍ سُپا سُپا کَران فرٛی ہِیَر سُپا ہِیَر سُپا چھِ فرٛی اَمہِ موجوٗب کیٛازِکہِ یہِ چھُ پیکیج اَسہِ اَلگ تھوٚومُت نَتہٕ چھِ یہِ گژھان وُہَن ساسَن وۅنۍ چھُو تُہۍ وَنان تۄہہِ چھُو پیٚرَٹیٖن کَرُن کِنہٕ سُموٗدِنٛگ چھِ کَرٕنۍ خٲلی تۄہہِ چھَو سُمودِنٛگ تَتھ منٛز یِیَو سُپا فرٛی تۄہہِ سُپا بیٚیہِ یِیو توہہِ پیک اَکھ پیک چھِ یِوان فُل ماسٕک ہِیَر ماسٕک سُہ یِی جَلُکَن سُہ یِیَو فرٛی تۄہہِ تٔمۍ سۭتۍ چھُ روزان واریاہ وُہَن ساسَن تام گژھ یہِ گژھو وُہَن ساسَن تام تَتھ چھُ اگر تۄہہِ اگر تۄہہِ اَکی دۄہ چھُو کَرُن یِنہِ والہِ کہ دۄہٕے یوت چھُ براتی ہُنٛد دۄہ یوت چھُو میک اَپ کَرُن اَچھا ییٚمہِ دۄہ تۄہہِ پٔژھۍ یِنَو تٔمی دۄہ یوت چھُو تۄہہِ کَرُن أکِس اَکہِ ٹایمہٕ چھُو تۄہہِ کَرُن میک اپ آ یہِ ٲسِن لایِٹ ٲسِن ہیٚوِی ٲسِن اَتھ چھِ اَسہِ پٮ۪وان ٹایِم کَڈُن یُس تۄہہِ نَفر اور یِیَو تٔمِس چھِ پٮ۪وان ٹایِم کَڈُن یہِ یی نہَ یہِ چھُنا نفرَس اور یُن کِنہٕ تُہۍ یِیو پانٕے یوٗرۍ تَمہِ کِنٮ۪تھ چھِ تَتھ تہِ پیکیج تَتھ چھِ پانٛژھ پانٛژھ پانٛژھ ساس چھِ پانٛژَن ساسَن ہٮ۪کہِ نہَ کَم گٔژِھِتھ کِہیٖنۍ کیٛازِکہِ یہِ چھِ اَسہِ نَفر سوزُن تَتھ منٛز چھِ آسان کاوُنٛٹ کَرُن اَسہِ تٔمۍ سٕنٛز گاڑِ ہٕنٛز بِل وِل سورُے کیٚنٛہہ یُن گژھُن تٔمۍ سُنٛد ٹایِم کَرُن آسان آ کٔژمہِ چھُو تۄہہِ یہِ اینگیج میٚنٹ ژوٚوُہ او کے ژوٚوُہمہِ چھِ صُبحِکہ ٹایِمہِ یہِ دُپہار کہِ ٹایِمہٕ اَسہِ سوزُن یہِ او کے مہندی چھَو تۄہہِ لاگٕنۍ تیٚلہِ ترٛووُہمی او کے او کے کیٚنٛہہ چھُنہٕ اَچھا بِہِو اللہ تعالٰی تھٲونو تُہۍ کٔرۍزیٚو ایڈرَس سینٛڈ تہٕ کیٚنٛہہ چھُنہٕ پرواے أسۍ سوزَو تٔتھۍ پٮ۪ٹھ اَچھا بِہِو اللہ تعالٰہَس